ہٮ۪لو السَلام علیکُم آ تُہۍ چھُو حظ ییٚتہِ پہلگام پٮ۪ٹھ آ ہوٹل گُلشن اوس اَسہِ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ حظ اَسہِ حظ اوس بُک کَرُن کمرٕ تہٕ تُہۍ ؤنۍتو مےٚ کیٛاہ چھِ یَتھ وَنان اَتہِ کیٛاہ کیٛاہ فٮ۪سَلٹی چھِ یہِ بیٚیہِ ؤنۍتو مےٚ ریٹھ تہٕ اَسہِ چھُ دوٚن ژورَن دۄہن سِٹے کَرُن اَتہِ کوٗتاہ اَسہِ چھُ لگ بگ ژور ٹُہ پاںٛژھ دۄہ آ تُہۍ ؤنۍتو مےٚ مےٚ چھُ خٲلی ضوٚرَتھ یہِ تۄہہِ ونٛنُک کہِ فٮ۪سَلٹی کیٛاہ چھِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک

شور مہٕ حظ اَتہِ شور مَہ اَتہِ ٹھیٖک ٹھیٖک ٹھیٖک واٹرُک کیٛاہ چھُ واٹَر فٮ۪سلٹیٖز کِژھ ٹھیٖک بٮ۪ڈ صوفَہ چھا ٹھیٖک اَصٕل پٲٹھۍ تُہۍ ؤنۍتو مےٚ وَے فَیِچ وَے فَیِچ وَے فَیِچ چھا چَلو تھٮ۪نٛک یوٗ تھٮ۪نٛک یوٗ یہِ وَن یہِ ؤنۍتو مےٚ تُہۍ اَکھ کَتھ أسۍ کَرو بُک مگر یِم تۄہہِ کنٛڈِشَن تھٲیوٕ نَہ یِم یِم فٮ۪سلٹی چھِ ییٚمہِ آیہِ تہٕ یِم گَژھن بَرابر آسنہِ یِم گَژھن بَرابر آسٕنۍ تہِ ٹھیٖک ٹھیٖک بٮ۪ڈ صوفَہ سورٕے نَہ بیٚیہِ حظ گژھِ اَسہِ کَمرٕ آسُن لَہ دٔیمِس پورَس بۄنہٕ کَنۍ چھِ شورٕے آسان تہٕ ٹھیٖک چھُ تھینٛک یوٗ سَر تیٚلہِ حظ چھُ پَگاہ یا کٲلۍکٮ۪تھ تہٕ مہٕ یہِ اَسہِ اُکُن تہٕ أسۍ تھاوَو تیٚلہِ ہُہ ٹھیٖک چھِ اٮ۪ڈوانٕس مَہ چھُ ترٛاوُن کیٚنٛہہ چَلو کیٚنٛہہ چھُنہٕ ٹھٕہرِو ٹھٕہرِو